پانٛژن ڈِشٹِکن ہُنٛد ناو حظ چھُ یِتھ پٲٹھۍ شُپیَن حظ چھُ اَکھ ڈِسٹِک اَمہِ پَتہٕ حظ کُلگو کۄلگوم تہِ چھُ بیٛاکھ ڈِسٹِک اننت ناگ حظ چھُ بیٛاکھ ڈِسٹرک پُلووم حظ چھُ بیٛاکھ ڈِسٹرک اور سرینگر تہِ حظ چھُ بیٛاکھ ڈِسٹرک یِم حظ چھِ پانٛژن ڈسٹکن ہٕنٛدۍ ناو